اَکھ ہَتھ ٲٹھ زٕ ہتھ تہٕ ترٛیٚیہِ شیٖتھ نو شیٚتھ ترٛوَنٛزاہ اکھ ساس ترٛےٚ ہَتھ تہٕ پٕنٛژٕہ ٲٹھ ساس شےٚ ہَتھ تہٕ ستٲجی